اسلام علیکُم مےٚ چھُ ناو اصرا سعید آز ونہٕ بہٕ کیٚنٛہہ سٲنِس کٲشرِس تہذیٖبس متعلق یُس زن سون رِواج چھُ روٗدمُت سانہِ یَتھ ماجہِ کٔشیٖرِ منٛز آز ونہٕ بہٕ کیٚنٛہہ اَتھ متعلق ونہٕ بہٕ کیٚنٛہہ یۄس سٲنۍ یہِ موج کٔشیٖر چھِ اَتھ چھِ وَنان أسۍ پیٖرٕ وٲر اگر أسۍ وٕچھو کہِ وقتس سۭتۍ سۭتۍ کِتھ پٲٹھۍ چھِ یہِ تبدیٖل گٔمٕژ ییٚتہِ کَم لُکھ چھِ ٲسۍمٕتۍ گۄڈٕنٮ۪تھ روزان پتہٕ چھِ یور انٛگریز آمٕتۍ یور چھِ مختلف قٕسمکۍ لٕکھ آمٕتۍ تہٕ وٕنۍکٮ۪س یۄس یہِ سٲنۍ کٔشیٖر چھِ اتھ منٛز چھِ وارِیاہ زیادٕ تبدیٖلی آمٕژ یَتھ ییٚتِتھَس أسۍ وٕنۍکٮ۪س کھڑا چھِ یہِ وٕنۍکٮ۪س چھِ أسۍ کٔشیٖرِ منٛز وٕچھان چھِ یہِ چھِنہٕ ہمیشہِ ٲسمٕژ یِتھَے پٲٹھۍ کیٚنٛہہ وارِیاہ سختی وارِیاہ مُشکِلات چھِ آمٕتۍ یَتھ پوٗرٕ سفرس منٛز یُس سٲنۍ یہِ کٔشیٖرِ چھِ اگر أسۍ وٕچھو کہِ پرٛٲنِس وقتس منٛز یُتھ یُتھ زن سانٮ۪ن گَرِکٮ۪ن ہُنٛد حِساب کِتاب اوس آسان یُتھ یُتھ زن سون یہِ ماحول اوس یُتھ یُتھ زن سون یہِ سماج اوس یہِ اوس وارِیاہ مختلف تَمہِ نِش یُتھ یہِ آز أسۍ وٕچھان چھِ سٲری گرس منٛز أسۍ زِٹھۍ آسان پتہٕ ٲسۍ شُرۍ آسان شُرۍ ٲسۍ زِٹھٮ۪ن ہُنٛد مانان اکھ حیا اوس اکھ سُہ حیا اوس برقرار گرس منٛز ٲسۍ زِٹھۍ آسان تِم یہِ ونہان یہِ تِہُنٛد یہِ تِہُنٛد سونٛچ سمجھ آسیٛا یہِ تِہُنٛد تجرُبہٕ آسیٛا تَمی حِساب گژھِ ہا گَرس منٛز کانٛہہ فٲصلہٕ لۄکٹٮ۪ن ہِنٛزۍ یۄس یہِ من مٲنی چھِ آسان یُس زن تِہُنٛد چھُ آسان یہِ اوس نہٕ چلان کیٚنٛہہ لۄکٹٮ۪ن منٛز تہِ اوس آسان وارِیاہ زیادٕ حیا وارِیاہ زیادٕ احتِرام تہِ عزت پنٛنٮ۪ن بڑٮ۪ن خٲطرٕ مگر وقتس سۭتۍ سۭتۍ یِم یِم یِم چیٖز چھِ یِم یِم گٔے یِم روٗدۍ نہٕ تِتھ کیٚنٛہہ اگر أسۍ کیٚنٛہہ اصٕل چیٖز کہِ اگر أسۍ پرٛون وقت وٕچھو تَتھ منٛز اوس یہِ اکھ اصٕل چیٖز یُس یہِ حیا اوس یُس یہِ یُس یہِ اوس یہِ گوٚژھ آسُن ضٔروٗری أزِکِس زمانس منٛز تہِ گَژھِ یہِ ضُروٗری آسُن اَمہِ سۭتۍ یُس گَریُک چھِ اکھ ماحول روزان سُہ چھِ اَمہِ سۭتۍ برقرار روزان یُس پرٛٲنِس وقتس منٛز یہِ اوس اکھ اصٕل چیٖز اوس یہِ پرٛٲنِس وقتس منٛز بیٚیہِ ٲسۍ پرٛٲنِس وقتس منٛز کیٚنٛہہ لُکھ آسان تِم لُکھ کرٕہن سوے کٲم یَتھ خٲطرٕ تِم بنیمٕتۍ آسہٕ ہن مِثال کے طور پر یِم پیٖر ٲسۍ آسان یِم زن یِم یِمن زن تھٔدۍ لُکھ ٲسۍ یِوان ونٛنہٕ تِم ٲسۍ پیٖرِل کَران تِم ٲسۍ اِمامت کَران تَمہِ علاوٕ ہٮ۪کہٕ ہن مطلب یُس پیٖرِل ٲسۍ تِم کرٕہن صرِف یِمَے لُکھ سُہ پیٖرِل ہیٚکہِ ہا نہٕ بیٚیہِ کُنہِ طبقُک کانٛہہ نفر کٔرِتھ کیٚنٛہہ یُس زن پَرُن اوس سُہ اوس محدوٗد یِمنٕے پیٖرن تام یا یِم بَٹن ہِنٛدۍ یِم تِمو منٛز یِم ٲسۍ آسان تھٔدۍ قٕسمٕکۍ لُکھ تِم ٲسۍ یِم پڑٲے کَران تِمَے ٲس پنٕنۍ پٲٹھۍ تِم برٛہمن یِمن اَژن ٲسۍ وَنان تِمَے ٲسۍ یِمَے ٲسۍ یِوان تھٔدۍ قٕسمٕکۍ لُکھ ماننہٕ یِمنٕے ٲسۍ آسان کیٚنٛہہ کٲم تہٕ کار یِم بس یِمَے لُکھ ہٮ۪کہن کٔرِتھ باقٕے لُکھ ہٮ۪کہٕ ہن نہٕ یِم کٲم تہٕ کار کٔرِتھ کیٚنٛہہ لیکِن وقتس سۭتۍ سۭتۍ آو وٕچھںہٕ اتھ چیٖزس منٛز تہِ آے تبدیٖلی وٕچھںہٕ آز چھُنہٕ یہِ کیٚنٛہہ کہِ یُس زَ یُس نفر یُس نفر صِرف پیٖر طبقُک آسہِ سُے یوت ہیٚکہِ اِمامت کٔرِتھ سُے یوت ہیٚکہِ پٔرِتھ یُس یہِ سورٕے چیٖز چھِ یِم بدلے وقتس سۭتۍ سۭتۍ ساروٕیو لُکو لوگ پَرُن ساروِیَن لُکن منٛز ساروِین گَرَن منٛز آے اکھ سوٗنٛچ سمجھ پرنٕچ لیکھنٕچ زندگی منٛز برٛونٛہہ کُن بڑنٕچ آو بیٚیِس پٮ۪ٹھ محتاج نہٕ روزنٕچ آیہِ اکھ دۄہ کھۄ دۄہ آیہِ لُکن منٛز یہِ سون سمجھ بیٚیہِ یُس پیٖرِل چھِ یہِ یہِ روٗد نہٕ بلکُلی کیٚنٛہہ کہِ یہِ ہٮ۪کہِ صِرف پیٖری کٔرِتھ باقین طبقن ہِنٛدۍ لُکو تہِ لٲگۍ پیٖرِل کَرٕنۍ پرٛٮ۪تھ کانٛہہ کٲم تہٕ کار آو رَلہٕ مِلہٕ کرنہٕ اتھ منٛز آو نہٕ یہِ وٕچھنہٕ کیٚنٛہہ کہِ تھَزِ زاتہِ ہُنٛد کُس چھُ تہٕ کَم زاتہِ ہُنٛد کُس چھِ یُس یہِ سورٕے یُس أسۍ یہِ اکھ بنومُت اوس اکھ یہِ مطلب بہٕ ہٮ۪کہٕ ؤنِتھ اکھ یُس یہِ نِظام اوس یہِ سورٕے نِظام روٗد نہٕ وۄنۍ تیُتھ کیٚنٛہہ وَنہِ گٔے لُکھ رلہٕ مِلہٕ وۄنۍ وۄنۍ گوٚو پرٛٮ۪تھ کانٛہہ کار چھِ یِوان وۄنۍ رَلہٕ مِلہٕ کرنہٕ پرٛٮ۪تھ کانٛہہ کار چھِ یِوان وۄنۍ رلہٕ مِلہٕ کرنہٕ بیٚیہِ اگر أسۍ وٕچھو پرٛٲنِس وقتس منٛز یِم زنانہٕ آس آسان تِمن اوس کَم اوس تِمن یِوان مطلب پرنس لٮ۪کھنس پٮ۪ٹھ اوس تِمن ہُنٛد کَم توجوٗ اوس یِوان تِمن پٮ۪ٹھ دِنہٕ کہِ تِم پرن لٮ۪کھن تِم گَژھن سُکوٗلن منٛز تِم کَرَن نوکری اکھ یہِ یہِ اوس یِوان اکھ یہِ چیٖز اوس یِوان ماننہٕ کہِ تِم تِمن کوٗر چھِ لۄکٕٹ پتہٕ چھِ أمِس لۄکچارس خانٛدر کَرُن أمِس چھِ اَمہِ پتہٕ پنُن گَرٕ سنبھالُن یِہنٛد یُس یہِ پرنُک لٮ۪کھنُک یُس یہِ نِظام اوس یُس یہِ پرٕنۍ گٔژھ کوٗر گٔژھ پرٕنۍ لٮ۪کھٕنۍ یہِ گٔژھ پانہٕ پنٛنٮ۪ن زنٛگن پٮ۪ٹھ کھڑا گَژھٕنۍ اَتھ چیٖزس پٮ۪ٹھ اوس نہٕ یِوان توجوٗ دِنہٕ کیٚنٛہہ یعنی کہِ أسۍ ہٮ۪کو ؤنِتھ یُس زن یہِ پرون زمان اوس یہِ اوس نہٕ کورِ ہِنٛدۍ خٲطرٕ ٹھیٖک کیٚنٛہہ مگر وقتس سۭتۍ سۭتۍ آے کورٮ۪ن منٛز آے سون سمجھ سُکوٗل آیہِ کھولنہٕ تتھ منٛز آو نہٕ یہِ وٕچھںہٕ کیٚنٛہہ کہِ لٔڑکہٕ کۭتیٛاہ چھِ تہٕ کورِ کۭتیٛاہ چھِ رلہٕ ملہٕ لوگ بچو پَرُن سانیو کوریو لوگ کٔشیٖرِ ہِنٛدیو پَرُن یُس یہِ ماحول چھِ یہِ یہِ ہیوٚتُن یُتھ یُس یہِ پرٛٲنۍ یہِ سون سمجھ ٲس اَتھ آو نہٕ اَتھ پٮ۪ٹھ آو نہٕ پتہٕ تیوٗتاہ زیادٕ توجوٗ دِنہٕ کیٚنٛہہ بٔلکہٕ کوریو لوگ پَرُن لٮ۪کھُن تِمو لٲج یہِ نوکری کَرٕنۍ تِمو لوگ پنٛنو اَتھو زیوٗن تہِ